أسۍ چھِ اِنٹرنیٚٹ ذٔریعہِ ہٮ۪کان کٔرِتھ یوٗٹوٗب چلایتھ یوٗٹوٗبس پٮ۪ٹھ چھِ ہٮ۪کان أسۍ پٔرِتھ چھِ نَقشہِ تہِ چھِ أسۍ ہٮ۪کان وٕچھِتھ بیٚیہِ چھِ ہٮ۪کان أسۍ کُنہِ ایریُک تَتھ پٮ۪ٹھ میپ چھِ پوٗرٕ ہٮ۪کان وٕچھِتھ پَران وَران چھِ أسۍ ہٮ۪کان یوٗٹوٗبس پٮ۪ٹھ لیٚکچر چھِ رَٹان تتھ پٮ۪ٹھ یوٗٹوٗبس پٮ۪ٹھ چھِ أسۍ واریاہ کیٚنٛہہ ہٮ۪چھان مِثال مان ژٕ یِتھ کٔنۍ چھِ لٔکرِ کٲم چھِ آسان پیٹنٛگ کٲم چھِ آسان ہٮ۪کان تَمہِ پٮ۪ٹھ چھِ أسۍ ہٮ۪کان نَقشہٕ تُلِتھ کِتھ کٔنۍ چھُ نَقشہٕ اَنُن کِتھ کٲٹھۍ چھُ نَقشہٕ بَناوُن کَمہِ آیہِ چھُ نَقشہٕ کرُن کیاہ چھُ کَرُن بیٚیہِ چھِ أسۍ کیٚنٛہہ چیٖز وٕچھان اِنٹرنیٚٹ خٲطرٕ بیٚیہِ ییٚلہِ أسۍ چلاوو اِنٹرنیٹ کُنہِ چھِ آسان فارم درٛامٕتۍ اِنٹرنیٚٹ پٮ۪ٹھ چھِ أسۍ ہٮ۪کان چیک کٔرِتھ فارم دارٛیا نہ دارٛیا کیاہ چھُ کرُن کِتھ کٔنۍ چھ فارم بَرٕنۍ کیٚنٛہہ فارم آسہِ بَرُن سُہ تہِ چھ أسۍ ہٮ۪کان اِنٹرنیٹ ذٔریعہِ بٔرِتھ أسۍ چھِ ہیوان کرومَس کٲم بیٚیہِ چھِ أسۍ ہٮ۪کان یوٗٹوٗبَس پٮ۪ٹھ وٕچھِتھ سمنٛدر چھِ أسۍ وٕچھان تَمہِ پٮ۪ٹھ کُنہِ مُلکُک سَمنٛدر چھُ آب کیُتھ چھُ تَتھ کِتھ کٔنۍ چھِ کُلۍ رُوان یِم نیبرِم ییٚتہِ کِتھ کٔنۍ چھِ کُلۍ بَناوان چھِ أسۍ ہٮ۪کان وٕچھِتھ یوٗ یوٗٹوٗب پٮ۪ٹھ چھِ ہٮ۪کان اِنٹرنیٚٹ ذٔریعہِ چھِ أسۍ ہٮ۪کان وٕچھِتھ اِنٹرنیٹ ذٔریعہِ چھِ أسۍ ہٮ۪کان بیٚیہِ وٕچھِتھ تَمِچ پرابلِم کیٚاہ ماحول چھُ کیاہ چھُ گژھان کیٚاہ نہٕ چھُ گژھان